میٚون یُس زَن ساروی کھۄتہٕ فیورِٹ فوٹوگراف یُس مےٚ تُلمُت چھُ وٕنیُک تام سُہ چھُ ییٚلہِ بہٕ اَکہِ دۄہہ بَنگَس گۄوُس پَننٮ۪ن گَرکٮ۪ن سۭتۍ تہٕ تَتہِ ٲسۍ تِم یِم پَہاڑی لُکھ چھِ آسان تِہٕنٛد شُرۍ زٕ ٲسۍ نیٚبرٕ کَنۍ گِنٛدان بہٕ اوسُس تَپٲری پَکان تہٕ تِہٕنٛدیٚو شُریٚو دۄیَو وُچھ ہَس بہٕ تہٕ تِم ٲسۍ پانہٕ ؤنۍ کَتھٕ کَران زِ یہِ کَر یِیہِ یہِ تُلہِ اَسہِ فوٹو تہٕ بیٚیہِ دیہِ اَسہِ کینٛہہ چیٖز یُتھٕے بہٕ تَپٲر گۄوُس تِم ٲسۍ لٔگۍ تھوڑا اَسنہٕ تِمَن گوٚو شَک زِ یہِ آو یورۍ بہٕ گوس تِمَن شَک کَرنہٕ روٚستٕے تِمَن گوٚو شَک زِ یہِ آو یوٗر یُتھٕے بہٕ تۄتَن ووتُس تۄتتھ تام ووتُس تِم ٲسۍ مےٚ وٕچھان یُتھٕے مےٚ تِمَن وۄن تۄہہِ کیاہ چھو ناو کتھ باتھ کٔر تِم گٔے سیٚٹھاہ خۄش پَتہٕ تُلۍ مےٚ تِمَن فوٹو تہِ سُہ چھُ میانہِ زِندگی ہُنٛد ساروی کھۄتہٕ اکھ فیورِٹ میون فوٹو یُس مےٚ ونیُک تام تُلمُت چھُ سُہ چھُ مےٚ تُلمُت بَنگَس ویلی مَنٛز یُتھٕے مےٚ تِمَن فوٹو تُلۍ تہٕ تِم گٔے سیٚٹھاہ خۄش تہٕ دوٚپُکھ یور چھِ واریاہ فوٹوگرافر یِوان یِم زَن فوٹو چھِ تُلان تہٕ تِم چھِ اَسہ تہِ فوٹو تُلان تہٕ کانٛہہ چھُ یُتھ آسان سُہ چھُ نہٕ فوٹو تُلان کینٛہہ تہٕ اَسہِ چھُ پَتہٕ انٛدروٗنی حَتَکھ گَژھان بہٕ گوس سیٚٹھاہ خۄش یہِ بوٗزِتھ تہٕ زِ میٚتہٕ تُل یِتھن لُکَن فوٹو یِمَن زَن اندٕرکنۍ یِہے اوس زِ یہِ کر تُلہِ اَسہِ فوٹو یہِ اوس میانہِ زِندگی ہُنٛد اکھ فیورِٹ فوٹو بیٚیہِ اکھ فوٹو یُس مےٚ تُلمُت چھُ سُہ چھُ مےٚ تُلمُت ییٚلہٕ بہٕ پَننٮ۪ن یارَن دوستَن سۭتۍ گُلمرگ گووُس تَتہِ اوس اکھ جَنگلَس مَنٛز ووتُس بہٕ تَتہِ اوس اکھ پونٛز اکھ کُلِس پٮ۪ٹھ بِیٚہِتھ پٔنٛزۍ یُتھٕے بہٕ تتٮ۪ن وُچھُس تہٕ یُتھٕے بہٕ تتٮ۪ن ووتُس پٔنٛزِس گٔے راے یِہ لایہِ اَسہِ تہٕ تِم لَگے ژَلنہِ تہٕ یُتھٕے بہٕ آرام سان گووُس تہٕ تمو وُچھ ہَس بہٕ تہٕ بیٖٹھ سۄکھٕ آرام سان تِم بیٖٹھ سیوٚد زَن اِنسانَن ہٕنٛد پٲٹھۍ پوز دِنہٕ تہٕ بہٕ لوٚگُس تِمَن فوٹو تُلنہٕ تِم بیٖٹھ سیود سیوٚد پوز دِنہٕ تُلۍ مےٚ تِمَن فوٹو تہٕ تِم لٔگۍ پَتہٕ ژَلنہٕ کِہیٖنۍ تہٕ تِم ٲسۍ پَتہٕ تٔتی اَسے نِش بِہِتھ یوٚتام أسۍ تَتہِ ٲسۍ بِہِتھ یِتہِ چھُ مےٚ وۄنۍ زِندگی ہُنٛد اکھ فیورِٹ فوٹو زِ پَنزٮ۪ن فوٹو تُلُن پَتہٕ نہٕ تِم اورٕ کِہِیٖنۍ رِیکٹہٕ کَرُن یِم ٲسۍ میانہِ زِندگی ہٕنٛد کینٛہہ فوٹو فیورٹٕس